اَگر أسۍ کَتھ کَرو زِ سُکوٗلَن منٛز کٕم فیسَلٹی چھِ یِمن ہنٛدۍ اسہِ ضروٗرَت چھِ یعنی کہِ تِم رِسورسِز تِمَن چیٖزَن ہنٛز یِمن ہنٛز کٔمی چھِ یِوان سُکوٗلَن منٛز درپیش تہٕ گۄڈٕنیٚتھٕے وُچھو أسۍ زِ یِم واشروٗم فیسَلٹی چھِ سُہ گژھہِ یِنۍ تھاونہٕ سکوٗلَن منٛز بایِز خٲطرٕ اَلگ تہٕ گٔرلٕز خٲطرٕ اَلگ تہٕ تِم گَژھن مگر اَڑیٚن سُکوٗلَن منٛز چھِ آسان تہٕ اَڑیٚن منٛز چھِنہٕ آسان کِہیٖنۍ وۄنۍ یِمَن منٛز چھِ آسان تِمَن منٛز گژھہِ بَڑٕ ضروٗری پٲٹھۍ تِم صاف تھاوٕنۍ تِکیٛازِ ہایجیٖن چھِ وارِیاہ زیادٕ اِمپارٹیٚنٛٹہٕ وارِیاہ زیادٕ ضروٗری تہٕ یِتھَے کَنۍ وُچھو أسۍ زیادٕ تَر سُکوٗلَن منٛز چھِ پَڑھاے کُن دھیان دِوان سُہ گوٚو وارِیاہ چیٖز اصٕل مگر کیٚنٛہہ بَچہِ چھِ تِم یِم نہٕ پَراے منٛز چھِ آسان اِنٹرٛسٹہٕ کیٚنٛہہ تِمَن چھِنہٕ پَنُن مَن آسان پَڑھایہِ منٛز کیٚنٛہہ ییٚمہِ وجہ سۭتۍ چھِنہٕ تِم دۄہَے دۄہَے سُکوٗل گژھان تہٕ تِہِنٛدیٚن بَچَن خٲطرٕ گژھن یِم کو کیٚرِکیوٗلَر ایٚکٹِوِٹیٖز چھِ آسان گِنٛدُن دَرٛۄکُن سُہ گژھہِ ضُروٗری أکِس سُکوٗلَس منٛز میسر تھاوُن کیٚہَن سکوٗلَن منٛز چھَنہٕ زیادٕ تَر یِم آسان کِہیٖنۍ تہٕ یِمَن گژھہِ واریاہ زیادٕ پرٛیٚفریٚنٕس دِنۍ تہٕ بَچہِ گژھَن گِنٛدنہٕ فار ایٚگزامپٕل اگر کُنہِ سُکوٗلَس منٛز کرکٹ تمہِ سُکوٗل سُکوٗلُک بَچہِ ہیٚکہِ نیشنَل لیولہِ تام گِنٛدِتھ یِتھَے کٔنۍ وارِیاہ وارِیاہ گیمہٕ چھِ آسان یِم سکوٗلَن منٛز میسر گژھَن تھاوٕنۍ یِتھَے کٔنۍ زیادٕ تَر وُچھو أسۍ ہایجیٖنُک کہِ سکوٗلَس منٛز چھَنہٕ زیادٕ پرٛاپَر صفٲیی یِوان تھاونہٕ کِہیٖنۍ تہٕ تمہِ خٲطرٕ گژھَن وارِیاہ فیسَلٹی تھاوٕنۍ تہٕ